آز برٛونٛٹھ رٮ۪تھ کھنٛڈ اوٚن مےٚ سِسکا والٮ۪ن ہُنٛد پاوَر بٮ۪نٛک آڈرَس پٮ۪ٹھ یُس زَن واریاہ اَصٕل پاوَر بٮ۪نٛک چھُ یَتھ زَن مےٚ اَکھ ؤری گارَنٹی تہِ دِژِکھ یُس زَن یہِ چھُ سُہ پاوَر بٮ۪نٛک یُس میٛانہِ خٲطرٕ واریاہ فٲیدٕ منٛد چیٖز باسیو مےٚ آز گۄڈٕنِک لَٹہِ پنٛنہِ زندگی منٛز مےٚ اوٚن کانٛہہ چیٖز یُس مےٚ فٲیدٕ منٛد فٲیدٕ ییٚمۍ مےٚ فٲیدٕ دیُت گۄڈٕنِچی کَتھ چھِ یہِ پاوَر بٮ۪نٛک چھُ یہِ چھُ کَم ٹایمَس منٛز چارٕج گژھان بیٚیہِ چھُ یہِ کَم سے کَم وُہ سا وُہ ساس اٮ۪م اٮ۪چ بیٹری چھِ اَتھ بیٚیہ چھِ اَتھ کانٛہہ خاص کَر اَگر کُنہِ ساتہٕ اَنۍ گَٹہِ منٛز نٮ۪بَر کُن نیرو اَتھ چھِ ٹارٕچ تہِ آسان دوٚیِم چیٖز چھُ اَمِچ کَم سے کَم چھُ ییٚلہِ أسۍ کُنہِ ساتہٕ زِ کُنہِ ساتہٕ چَکرَس چھِ أسۍ نیران یار دوس ہٮ۪تھ چھُس بہٕ زیادٕ پَہَن ٹرٛٮ۪کِنٛگ پٮ۪ٹھ آسان مےٚ چھُ یہِ پاوَر بٮ۪نٛک سۭتۍ آسان یُس زَن اَمہِ پٮ۪ٹھ چھِ پَتہٕ میٛٲنۍ یار دوس تہِ فون چارٕج کَران تہٕ بہٕ تہِ چھُس کَران یُس زَن کَم سے کَم ٲٹھ فون چارٕج ہیٚکہِ کٔرِتھ بیٚیہِ چھُ اَمِچ اَکھ بوٚڑ بار خصوٗصِیَت اَکھ تَتان چھُنہٕ یہِ کیٚنٛہہ ییٚلہِ یہِ چارٕج لٲگِتھ آسہِ تَتان وَتان چھُنہٕ یہِ کیٚنٛہہ یا فون آسہِ اَتھ کُن لٲگِتھ چا یہِ چھُنہٕ تَتان زیادٕ خاص کَر کِہیٖنۍ نہٕ تَتان چھُنہٕ یہِ کِہیٖنۍ بہٕ کَتہِ چھُس وَنان کَمٕے تَتان چھُنہٕ یہِ کیٚنٛہہ بیٚیہِ چھُ یہِ کَم ٹایمَس منٛز چارٕج تہِ گژھان بیٚیہِ چھُ اَمیُک اَکھ بوٚڑ بار یہِ چھُ واریاہ لۄکُٹ یہِ چھُ چَندَس منٛز تہِ یِوان یہِ بہٕ چھُس کُنہِ ساتہٕ کامہِ آسان یا بَدَل کُنہِ جاے چھُس بہٕ آسان یہِ چھُ مےٚ آسان سۭتۍ یہِ چھُ مےٚ سۭتۍ آسان تہٕ یہِ چھُ چَندَس منٛز تہِ یِوان بیٚیہِ چھُس بہٕ لُکَن تہِ وَنان یہِ کَمپٔنی چھِ یہِ سِسکا کَمپٔنی پاوَر بٮ۪نٛک چھُ واریاہ زیادٕ اَصٕل تہٕ یہِ چھُ واریاہ زیادٕ فٲیدٕ منٛد بہٕ چھُس تمام لُکَن وَنان تُہۍ أنِو تُہۍ کٔرِو کٲم تُہۍ تُلِو یِہوٚے پاوَر بٮ۪نٛک یہِ چھُ واریاہ زیادٕ فٲیدٕ منٛد یہِ پاوَر بٮ۪نٛک بیٚیہِ چھُ خاص کَر اَتھ کُن چھُ اَتھ چھِ زٕ فون لَگان سۭتۍ سۭتۍ زٕ فون بیٚیہِ چھِنہٕ تِم مطلب اَکھ گژھِ بنٛد اَکھ گژھِ چارٕج تہِ چھُنہٕ گژھان کیٚنٛہہ دۄنوَے چھِ ایٹ اےٚ دۄنوَے چھِ أکۍسٕے وقتَس منٛز چارٕج گژھان یہِ چھُ واریاہ زیادٕ فٲیدٕ منٛد یہِ لُکَن چھُس بہٕ گُزٲرِش کَران تِم اَنَن یِہوٚے پاوَر بٮ۪نٛک